ہیٚلو وعلیکُم سلام بَس حظ ٹھیٖک پٲٹھۍ اَچھا اَچھا اَچھا فِردوس صٲب چھُو تُہی اَچھا اَچھا تۄہہِ کیٛاہ دٔلیٖل ٲسوٕ اَتھ زَنٛگہِ میٚے وُچھ تہٕ دٔلیٖل کیٛاہ گٔیوٕ تۄہہِ اَتھ اَچھا اَچھا اَچھا اَچھا

اَچھا اَچھا اَچھا اَچھا گوٚو شٮ۪ن ہفتَن پٮ۪ٹھ چھُو تۄہہِ فِلحال اَتھ پَلَستَر چلو ٹھیٖک چھِ دوا ووا چھُو تُہۍ کھٮ۪وان کِنہٕ ؤنہِ نہٕ کِہیٖنٛۍ

فِلحال فِلحال کٔرِو تُہۍ کٲم اَتھ چھُنہٕ تۄہہِ شیٚن ہفتَن پٮ۪ٹھ یہِ اٮ۪کٕسرے تھٲوِتھ یہِ پَلَستَر فِلحال فِلحال چھِ اَتھ تھاوُن شیٚن ہفتَن پَلَستَر تَمہِ پتہٕ وُچھَو کیٛاہ اگر خُدایَن سہلٕے کوٚر تہٕ تیٚلہِ چھِنہٕ اَتھ اٮ۪کٕس سٔرجٕری کَرنٕچ ضروٗرت آ تہٕ فِلحال بیٚیہِ روٗزِو تُہۍ ریسٹَس زَنٛگ گژھِ نہٕ اوٚکُن یِکُن ہِلٕنۍ آ تہٕ تُہۍ مہٕ ہیٚیِو کٕہٕنٛۍ ٹٮ۪نشَن تہٕ فِلحال چھِ ؤنہِ مطلب بیٚیہِ دَگ وَگ ما چھَو تۄہہِ اَتھ آسان اَتھ مطلب اَتھ زَنٛگہِ اَچھا اَچھا اَچھا اَچھا یہِ چھُنا یہِ چھُ تۭرِ سۭتۍ گژھان اَتھ کٔرِو تُہۍ فِلحال کٲم تُہۍ روٗزِو وُشنیرَسٕے تہٕ یہِ گژھِ ٹھیٖک اِنشاءاللہ الرحمان بیٚیہِ کٔرِو تُہۍ کٲم دوا یُس تُہۍ شامَن چھُو نا فِلحال کھٮ۪وان تہٕ دا آ دوا چھُ سُے کھٮ۪ون فِلحال دوا چھِنہٕ کَرُن بَنٛد کِہیٖنٛۍ تہٕ میادُک دوا تھوٚو نا مےٚ اَتھ سۭتۍ اَتھ ہَے مےٚ میادُک دوا تھاوِو مےٚ آ تُہۍ مہٕ ہیٚیِو فِلحال کٔہٕنٛۍ اَتھ چھِ فِلحال تھاوُن یہِ شیٚن ریٚتَن پَلَستَر یِتھٕے کَنٮ۪تھ یِمَن شیٚیہِ ہفتہٕ بعد وُچھَو أسۍ کیٛاہ کَرو أسۍ اَتھ اگر یہِ ٹھیٖک اوس گوٚمُت تہٕ تیٚلہِ چھِنہٕ سٔرجٕری کَرنٕچ ضروٗرت کِہیٖنٛۍ تہٕ صِرف چھُو تۄہہِ تھوڑا اَتھ احتِیاط تھاوُن توٗل چھِنہٕ اَتھ پٮ۪ٹھ ترٛاوُن آ توٗل مہٕ ترٛٲوِو اَتھ پٮ۪ٹھ کِہیٖنٛۍ تہٕ بیٚیہِ روٗزِو تھوڑا وُشنیرسٕے بار گژھِ نہ اَتھ پٮ۪ٹھ ٹوٹلی پٮ۪ون کِہیٖنٛۍ اگر اَتھ بار پیٚیہِ تہٕ اَتھ یِیہِ زور تیٚلہِ چھِ پتہٕ خُدا بچٲیِن سٔرجٕری کَرٕنۍ